اَسَلامُ علیکُم ورحمتُہ اللہِ وَبَرکاتہوٗ میٛٲنۍ ساروے کھۄتہٕ بٔڑ مضبوٗطی چھِ مےٚ چھِ گَرَس منٛز بٔڈۍ بَب میون بٔڈۍ بَب کیٛازِکہِ تٔمۍ بٔڈۍ بَبہٕ سُنٛد چھُ مےٚ بیک یہِ بہٕ یَژھٕ زندگی منٛز کَرُن مےٚ چھِ بٔڈۍ بَب سُنٛد سپوٹ مِلان سُہ چھِ مےٚ سورُے سٲری شوق پوٗرٕ کَران یُس مےٚ بڈۍ بَب چھِ یہِ بہٕ تٔمِس وَنہٕ ہر وِز سُہ چھِ تہِ اَنان میٛٲنۍ بٔڈۍ بَبَس پَرنوونَس بہٕ لۄکچار پٮ۪ٹھ ہر وِزِ پرٛایویٹ سکوٗلَس یہِ بہٕ بٔڈۍ بَبَس وقتہٕ وِز اوسُس منٛگان وقتاً فَوَقتاً ہر وِز اوس مےٚ سُہ دٔستیاب پیش کران مےٚ ووٚن بٔڈۍ بَبَن دوٚپُن گوٚبرا ژٕ پَر چانہِ موٗجوٗب پیٚیِن مےٚکینٛہہ تہِ کَرُن مگر زندگی ما منٛز ما ہَٹ ژٕ پَتھ چانہِ موٗجوٗب پیٚیِن مےٚ کینٛہہ تہِ کَرُن بہٕ چھُس پنٛںِس بٔڈۍ بَب واریاہ شُکُر گُزار کیٛازِکہِ تٔمۍ کوٚر مےٚ ہر وقتاً فوقتاً سپوٹ زندگی منٛز چھِ مےٚ بٔڈۍ بَبَن یہِ مےٚ مون تہِ ووٚنمَس بَبا بہٕ کھٮ۪مہٕ ہُہ یہِ کھٮ۪مہٕ ہر وِزِ دِتۍ مےٚ بَبَن تٔمۍ دیُت نہٕ مےٚ زانٛہہ کوٚرنَس نہٕ دِلہٕ کِنۍ تنٛگ تٔمۍ سُنٛد چھُس بہٕ واریاہ شُکُر گُزار بَبَس اوسُس بہٕ وَنان بَبا اَسہ ہا چھِ تھوڑا سختی مےٚ بہٕ گژھٕ سرکٲرۍ سکوٗلَس بَبن دوٚپ ژٕ ما ہےٚ ٹٮ۪نشَن مےٚ پیٚیِنۍ چانہِ موٗجوٗب کینٛہہ تہِ کَرُن مگر ژےٚ دِمَے نہٕ بہٕ سرکٲرۍ سکوٗلَس گژھنہٕ اگر پرٛیوویٹ سکوٗلَس گژھکھ پرٛیویٹ سکوٗل چھِ بَچَس محنت کَرناوان نتہٕ چھِس گورمٮ۪نٛٹ سکوٗلہٕ چھِ ٹیٖچَر آسان واریاہ کالِفایِڈ مگر تِم چھِنہٕ بَچَس دیان دِوان کینٛہہ پرٛیویٹ سکوٗل اگر ژٕ گژھکھ تَتَس چھِ بَجہِ سَنان ژٕ پَر گوٚبرا ژٕ ما ہےٚ میٛٲنۍ ٹٮ۪نشَن بہٕ ہہ کَرٕ چانہِ موٗجوٗب کینٛہہ تہِ ٹٮ۪نشَن ما ہےٚ ژٕ کینٛہہ مےٚ پیٚیِنۍ چانہِ موٗجوٗب مٔزوٗرۍ کَرٕنۍ مگر ژےٚ نا دِمَے نہٕ زندگی منٛز پَتھ گژھنہٕ کینٛہہ بٔڈۍ بَبَن ووٚن مگر مےٚ مون ہر وقتاً فوقتاً بڈۍ بَب سُنٛد شُکُر تہِ رۄبُ الکریٖمَس کُن وٕنۍکٮ۪نَس چھِ مےٚ واریاہ زندگی پَنٕنۍ سٮ۪ٹٕل کیٛازِکہِ اگر نہٕ بہٕ بٔڈۍ بَب سُنٛد بہٕ مانہٕ ہا بہٕ آسہٕ ہا نہٕ اَکھ مونُم بیٚیہِ کٔر تٔمۍ مےٚ تٔمۍ بٔڈۍ بَبَن میٛانہِ موٗجوٗب واریاہ سٕٹرٛگٕل مگر مےٚ دیُتُن زندگی منٛز ہر وِزِ پَرنوونَس بہٕ پرٛیویٹ سکوٗل بَبَن دوٚپ ژٕ ما ہےٚ گوٚبرا ٹٮ۪نشَن ژٕ ما ہےٚ ٹٮ۪نشَن کینٛہہ مےٚ پیٚیِنۍ چانہِ موٗجوٗب کینٛہہ تہِ کَرُن مگر ژٕ ہا پَرناوَتھ لیکھناوَتھ مےٚ دوٚپ بَبَس بَبا مےٚ کَتہِ اوس یوٗتاہ قٕسمَت مےٚ مِلیٛوٚو ژےٚ ہیوٗ پَنُن بٔڈۍ بَب ژےٚ مےٚ مِلیٛوو ژٕ ہا چھُکھ میٛانہِ موٗجوٗب پانَس مٕسلہٕ والان نَمَن خوٗن کَڑان مگر تویتہِ ہہ چھُکھ پرناوان مےٚ پرٛیویٹ سکوٗل بَبا ژٕ مہ ہےٚ ٹٮ۪نشَن مےٚ چھُ ہر وِزِ روزان ٹٮ۪نشَن میٛٲنۍ بَبَن کیٛاہ کوٚر میٛانہِ موٗجوٗب تَمیَو تُل کھۄرَن اَتھَن ہہ وول تٔمۍ خوٗن مٔزوٗرۍ کٔرۍ کٔرۍ مگر بہٕ پرنوونَس بَبا ژٕ ما ہےٚ ٹٮ۪نشَن مےٚ پیٚیِنۍ کینٛہہ تہِ کَرُن مگر بہٕ نہ ہَٹہٕ نہٕ زندگی منٛز پَتھ اِنشاء اللہ اِنشاء اللہ ہا کَرٕ بہٕ ہا کامہِ اِنشاء اللہ کَرٕ بہٕ محنت خۄداے ہا کَرِ پوٚتُس کامیاب ژٕ ما ہےٚ بَبا چانہِ موٗجوٗب ہہ ژےٚ ہہ کوٚرُتھ میٛانہِ موٗجوٗب واریاہ کینٛہہ مگر وٕنہِ چھُ سُہ وقت یہِ ژےٚ کَرُن اوسے تہِ کوٚرُتھ ژےٚ بَبا وۄنۍ چھِنہٕ بَبا وۄنۍ پٕشراو ژٕ رۄبَس وۄنۍ وٕچھ ژٕ مےٚ تام مےٚ چھا روٗدمُت چون یاد ییٚلہِ ژٕ گاش پھَلنَے اوسُکھ مٔزوٗرۍ نیران مٕسلہٕ اوسُکھ مٕسلہٕ اوسُے وَسان دۄہَس اوسُکھ تاپَس تَل ٲرکہٕ سرٛان اوسُے گژھان مگر میٛانہِ موٗجوٗب اوسُکھ برداش تہِ تہِ کَران مگر بَبا ژٕ ما ہےٚ ٹٮ۪نشَن مےٚ ہا چھِ سورُسٕے یہِ دٮ۪ماغَس منٛز یِوان بہٕ ہا کَرٕ اِنشاء اللہ اِنشاء ییٖژاہ محنت سورُے چھُ مےٚکاڈٮ۪ن منٛز بہٕ ہا مَکلاوٕ سورُے سُہ پوٚتُس چھِ میٛٲنۍ کمزوٗری گٔے سٕٹاٹ پوٚتُس ییٚلہِ میون بٔڈۍ بَب گُزریٛوو ییٚلہِ مےٚ بَب گُزریٛوو بہٕ اوسُس تمہِ وِز پَران پران کیٛازِکہِ مےٚ اوس بَبٕے پَرناوان ییٚلہِ بَب گُزریٛوو مےٚ ہیوٚکھ نہٕ پَنٕنۍ پَڑٲے برونٛہہ کٔرِتھ کِہیٖنۍ کیٛازِ کیٛازِکہِ اَسہِ اوس نہٕ گَرَس منٛز تمہِ پَتہٕ زینان وول کٕہٕنۍ بَب ییٚلہِ گُزریٛوو مےٚ گوٚو سُہ اچانک دِلَس مان ژٕ دٮ۪ماغَس پٮ۪ٹھ گوٚو سُہ اچانک کَہَر گوٚو سُہ مےٚ پے کٲم کَرٕنۍ مےٚ پیوٚو پوٚتُس لۄکٹی مٔزوٗرۍ گژھُن مےٚ پیوٚو پَرُن أتی ترٛاوُن مےٚ پیوٚو سکوٗل أتی ترٛاوُن مےٚ پیوٚو مٔزوٗرۍ گژھُن کیٛازِکہِ بَب اوس اوٚتام سورُے گَرٕ پَکناوان ییٚلہِ بَب گُزریٛوو گَرٕ روٗد گَرچہِ جایہِ مےٚ کٔر کٲم بَبَس مےٚ دُ سونٗچ وۄنۍ بہٕ پے پَرُن ترٛاوُن کیٛازِکہِ بَب تہِ گُزریٛوو نَتہٕ وۄنۍ اوس نہٕ گَرَس منٛز زینَن وول کٕہٕنۍ کیٛازِکہِ بَبَس پَتہٕ اوسُس بٕے فادَر اوسُم صحتہٕ کِنۍ واریاہ نٲتوان سُہ ہیٚکہِ ہا نہٕ کٲم کٔرِتھ کِہیٖنۍ اِسلیے کٔر کٲم مےٚ پیوٚو پَرُن سٔتمی منٛز ترٛاوُن پیوم گَژھُن کامہِ کیٛازِکہِ پوٚتُس کٔرٕم کٲم پوٚتُس اوسُس گژھان کامہِ گَرا اوسُس دٔسۍ لَن سۭتۍ گژھان گَرا اوسُس چھانَس سۭتۍ گژھان گرا اوسُس کٲنٛسہِ شَٹرِنٛگ وٲلِس سۭتۍ گژھان یِتھَے پٲٹھۍ اوسُس رۄپیہِ دَہ کَماوان اوسُس اَنان مگر گَرِکۍ ییٚلہِ گَرٕ اوسُس واتان گَرِکٮ۪ن اوس گژھان پنٛنہِ جاے واریاہ فیٖل تِم ٲسۍ وَدُن لاگان گوٚبرا ژےٚ ٲسٕے وٕنۍ کٮ۪نَس پَرنٕچ عُمر مگر ژےٚ کیٛاہ پے کَرُن وۄنۍ چھِ مےٚ دوٚپمَس موجی وۄنۍ کیٛاہ کَرٕ یہِ اوس رۄبَن لیوٗکھمُت قٕسَتَس کیٛازِکہِ اگر نہٕ بَب گُزرِہا مےٚ ما پیٚیہِ ہا وٕنۍکٮ۪نَس کامہِ گژھُن مےٚ آسہٕ ہا وٕنۍکٮ۪نَس پَران بہٕ ہَے لَگہٕ ہَو پوٚتُس نوکری مگر رۄبَس اوس نہٕ یہِ وٮ۪ژھُن کِہیٖنۍ اِسلیے پے مےٚکٲم مےٚ پیوٚو پَرُن ترٛاوُن کیٛازِکہِ بَب گُزریٛوو قٕسمَتَس منٛز موجی وۄنۍ مہ ہےٚ ژٕ ٹٮ۪نشَن یہِ گژھُن اوس تہِ ہَا گوٚو وۄنۍ تہِ ہَے گوٚو میٛٲنۍ موجی چانہِ وَدنہٕ سۭتۍ کہِ ہے بَب ییہِ ہا وۄنۍ واپَس اَتھٕے چھِ موجی وۄنۍ وَتھُن نیرُن کامہِ نَتہٕ لَگَن فاکہٕ کیٛازِکہِ اوٚتانۍ اوس بَب اورٕ یور کَران اَسہِ ہا اوس پَکناوان وَنہِ گُزریٛوو بَب وَنہِ چھُنہٕ دٮ۪ماغَس منٛز بَب تھاوُن کینٛہہ وَنہِ چھُ وَتھُن سُلہِ گَرِ پانہٕ کَرٕنۍ کٲم وۄتھُن نیرُن مٔزوٗرِ اَدٕ بَنہِ موجی بَتہٕ پھوٚل اوٚتانے اوسُس وَنان بَبَے پرنایہَم تہٕ مگر بَب گُزریٛوو میٛٲنۍ زندگی یہِ مَکلے تٔتی میٛٲنۍ زندگی یے گٔے تباہ تٔتی مہ ہےٚ ٹٮ۪نشَن وٕنہِ چھِ موجی سُلہِ گَرِ کامہِ نیرُن اَدٕ بَنہِ بَتہٕ پھوٚل نَتہٕ لَگہِ پھاکہٕ